اَسَلامُ علیکُم ہے جِناب ٹھیٖک چھُو حظ صحت چھُو حظ جُنید جُنید جُنید جُنید عالم چھُو حظ آ بالکل اَسہِ حظ یہِ فَنگشَن آرگٕنایزَر حظ اَسہِ ٲس یی فَنگشَن حظ آرگٕنایِز کَرٕنۍ ییٚتہِ تہٕ مےٚ اوس اَمہِ خٲطرٕ اَکھ سِنٛگَر اَکھ کانٛہہ ہایر کَرُن تہٕ وۄنۍ مِلیو مےٚ تُہُنٛد نمبر

تہٕ بالکل بالکل یہِ چھِ مطلب اَکھ میریج فَنٛگشَنٕے اَکھ تہٕ تَمہِ خٲطرٕ اوس اَسہِ سِنٛگَر ضروٗرت یُس زَن راتَس گیوٕ ہا تہٕ بالکل اَسہِ حظ چھُ راتَس خٲطرٕ ضروٗرت مطلب مٲنٛزِ رٲژ دۄہ مٲنٛزِ رٲژ خٲطرٕ سِمپٕل لاین بالکل بالکل بالکل آ ٹھیٖک تَمے موٗجوٗب ہَے کوٚر اَسہِ فون اَسہِ ؤنۍ تو اَسہِ کیٛاہ ہیٚیِو تُہۍ نایٹَس اَسہِ ٲس فَنٛگشَن راتَس فنٛگشَن چھِ اَسہِ رات خٲطرٕ تہٕ تَمہِ موٗجوٗب ؤنۍ تو تُہۍ اَسہِ کٔرۍ مطلب کالچَن دہ کَہہ بَجے پٮ۪ٹھ صُبحس ترٛےٚ ژور بَجے تام تہٕ بالکل بالکل تہٕ سۄ چھو تۄہہِ ضروٗری پانَس سۭتۍ تُہۍ چھُ پانَس سۭتۍ نَفَر اَنٕںۍ ضروٗری تُہۍ ما گییِو کُنسٕے زٔنِس تُہۍ أنۍ تو ژور نَفَر تُہۍ أنۍ تو پانٛژھ نَفَر تُہۍ أنۍ تو کیٛاہ یُس گرُپ چھُ تۄہہِ آسان تُہۍ چھُو نا گرُپ آسان مطلب یُس سِنٛگِنٛگ گرُپ چھُ آسان تہٕ تۄہہِ چھُ گرُپ آسان پوٗرٕ چھُنہ گرُپ مطلب گرُپٕے گرُپ وایِزٕے چھُو تُہۍ گٮ۪وان تہِ تہٕ بیٚیہِ أنۍ تو گرُپ بَرابَر پَنُن تہٕ اَسہِ ؤنۍ تو نایٹَس کیٛاہ ہیٚیِو تہٕ بیٚیہِ ؤنۍ تو اَسہِ ٹایِم کٔژِ بَجہِ یِیِو

آلاتَے چھِ بَجاوٕنۍ تۄہہِ چھو کٲمٕے تۄہہِ چھو کٲمٕے سۄے آلات بَجاونٕچی تۄہہِ چھو کٲمٕے سۄے آلات بَجاونٕچی بَس بَتہٕ کھیٚیِو ییٚتھسٕے کھِرَم کھِرَم اننت ناگ سایڈَس آ بالکل آ سَر یہِ چھِ اَسہِ چھُ ژور پانٛژھ ہَسا چھِ یہِ فَنٛگشَن اَسہِ ژور ژور نایِٹ ژور جوٗن یۄس نایِٹ چھِ تہٕ سۄے نایِٹ چھےٚ اَسہِ تہٕ پوٗنٛژمہِ چھِ اَسہِ پَتہٕ مطلب خاندَر پوٗنٛژمہِ یی اَسہِ بَرات تۄہہِ چھو ژوٗرمہِ نایِٹ چھو تۄہہِ کَرٕنۍ نہ نہ تُلِو ٹھیٖک کوٚروٕ ہے تَتہِ ٲسۍ رَلہٕ مِلہٕ سایہِ بانَس منٛز چھِ آسان بالکل نہ نہ یہِ گٮ۪وُن کَتہِ چھِ گٮ۪وُن چھےٚ کھَسان زَنانو وَرٲے ییٖتِس کالَس نہٕ زَنانہٕ برونٛٹھ کَنہِ آسن تۄہہِ گٮ۪وَن والٮ۪ن نا تیُٚتھ کال کَتہِ چھِ چَلَان اہَن سا بالکل وۄنۍ تۄہہِ چھُ تۄہہِ چھُ طبلہٕ وایُن بالکل وۄنۍ ؤنۍ تو اَسہِ کیٛاہ نِیِو اَسہِ کیٛاہ ہیٚیِو راتَس کوٗتاہ ہیٚیِو اَسہِ راتَس وۄنۍ تُہۍ راتَس مطلب کیٛازِ وۄنۍ چھو تۄہہِ پَیی آز چھےٚ سختی آز چھِنہٕ پونٛسہٕ تہِ زیادٕ کینٛہہ تہٕ وۄنۍ ؤنِو تھوڑا کَم پَہنٕے کٔرِو نہ نہ نہ بالکل بالکل وۄنۍ کوٚرو فون تۄہے پنٛداہ ساس ہا ہے اگر تُرٛواہ ساس کٔرۍ وُس راتَس تہٕ اِنشاءاللہ وٲتۍ زیو ژور ژور جوٗن وٲتۍ زیو تُہۍ شامَن وٲتۍ زیو تُہۍ سَتھ ٲٹھ بَجے بَتہٕ پھوٚلہ بَتہٕ پھوٚلہ کھیٚیِو ییٚتھٕے تہٕ اِنشاءاللہ لٲگِو پَتہٕ تُہۍ نایٹَس تھوڑا ٹھَس چلو مےٚ کٔرۍ زیو فون ییٚمہِ ساتہٕ تُہۍ نیٖرِو نا بہٕ کَرو تۄہہِ پِکَپ تہِ اگر ؤنِو تُہۍ پِکَپ تہِ ییٚتہِ ٹھٖک تھیٖک ٹھیٖک چلو ٹھیٖک چھُ تہٕ تُہۍ وٲتۍ زیو یور ژوٗرمہِ ژوٗرمہِ وٲتۍ زیو تُہۍ یور تہٕ مےٚ کٔرۍ زیو فون تہٕ بہٕ وَنو تۄہہِ ایڈرَس پرٛوپَر کَٮ۪ن چھِ واتُن چلو ٹھیٖک چھُ ٹھیٖک تُرٛواہ ساس رۄپیہِ تھٔےزیو فاینَل یاد وۄنۍ تُرٛواہ ساس رۄپیہِ دِمو تۄہہِ بہٕ نایٹَس تہٕ تُہۍ وٲتۍ زیو یور ژور جوٗن وٲتۍ زیو تُہۍ کالچَن ٲٹھ نَو بَجے مےٚ کٔرۍ زیو فون ہا تہِ گوٚو تۄہے سُہ گوٚو تۄہے تہٕ تَمیُٚک تہِ گوٚو تۄہے بالکل بالکل بالکل ہے نہ نہ نہ سۄ چھ تُہُنٛدٕے حق آ اَدٕ حظ ٹھیٖک چھِ چلو اوکے أسۍ کَرو اِنتظار چلو